ہیٚلو سلامُ علیکُم ہے ٹھیٖک چھُو حظ بیٚیہِ گَرِ سٲری ٹھیٖک ہے دانہِ ہسا اوس مےٚ کٕنُن تُہۍ ہیٚوٕ حظ مےٚ بوٗز تُہۍ چھُو ہٮ۪وان کۭتِس تانۍ مےٚ بوٗز تُہۍ چھُو دانہِ کوینٹَل دَہ وُہ چھِ کۭتِس چھِ گژھان آ سُہ چھُ پَپرٲوِتھ تَتھ گٔے وُہ دۄہ اَز تاپھس برابر تُہٕنٛز کَتھ حظ چھِ برابر سُہ چھُنہٕ نیران مِشیٖنہِ پٮ۪ٹھ آ مےٚ بوٗز نا تَوَے یہِ دیُت مےٚ أمۍ موٗمِن صٲبَن تُہُٕنٛد نمبر دوٚپُن ہے یہِ چھُے اَصٕل ریٹ دِوان تَوَے اَز کۭژاہ ریٹ چھِ دانٮ۪س وُہ کوینٹَل چھُو وُہ کوینٹَل حظ چھُو آ ہے پانہٕ چھیٚے نا ژےٚ پےَ ژٕ وَن مےٚ مےٚ کَتہِ چھِ پےَ مےٚ دیُت سیٚودٕے موٗمِن صٲبَن تٔمۍ دیُت مےٚ تُہُنٛدُے نمبر مےٚ کوٚرمَو تۄہہِ ڈاریکٹ فون

وُہ کوینٹَل چھِنا ہے نسا کیٛاہ چھُو تُہۍ کَران باہ شیٚتھ باہ شیٚتھ نےَ گوٚو نہٕ کِہیٖنٛۍ نہَ نسا تھوڑا کٔرِو اورٕ یور ہے بوز جانی مےٚ اوس اوترٕ مےٚ چُکایو اوترٕ أکِس جایہِ سُہ اوس مےٚ دِوان سداہ شیٚتھ کیٛاہ اوس مےٚ دِوان ژٕ چھُکھ دِوان باہ شیٚتھ بیٚیہِ چھِ سداہ شیٚتھ اوس دِوان بیٚیہِ چھِ بیٚیہِ ما چھِ یہِ لۅکٕٹ یہِ چھِ ژتجی کوینٹَل توتہِ ژٕ چھُکھ وَنان زیادٕے باہ شیٚتھ رۄپیہِ یارٕ ہے تاپھ ہا چھِی یَتھ کیٛاہ موٚزوٗرۍ مطلب تاپھ چھِی ژےٚ دِتھ کیٛاہ چھِی ہۅکھٕنٲوِتھ تہِ چھِی بۅہرٮ۪ن چھِی بٔرِتھ ژےٚ چھِی تُلُن تہٕ نِیُن صاف چھِی تَتھ گٔے گرینٹی ژےٚ ژےٚ چھِی اَنُن تہٕ اَنُن چھُے مُنِتھ ہے تیٛوٗت نا چھُنہٕ یہِ بہٕ نِمٕے پانٕے بہٕ اَنہٕ پانٕے گٲڑۍ بہٕ ہٮ۪مَو تۄہہِ رۄپیَس ژور ساس ہٮ۪مٕے بہٕ گاڑِ ہے سداہ توتہِ یارٕ اَچھا تُل چانہِ موجوٗب چانہِ موجوٗب نیر دِ شُراہ ژٕ ہے نسا ہے ژٕ چھُکھ سیٚودُے کھشٕے کَران یارٕ